آ سقلین صٲب تُہۍ ؤنۍ تو مےٚ پنٕنہِ ڈیلی لایفہِ منٛز ؤنۍ تَو تُہۍ مےٚ اَکہِ دۄہُک رُٹیٖن کیاہ چھُو تُہۍ تُہۍ کیٛاہ چھُو أکِس دۄہَس منٛز کَران آ بالکُل حظ أکِس دۄہَس منٛز ییٚلہِ بہٕ وۄتھان چھُ صُبحن چھُس بہٕ وۄتھان ساڑِ ژور سادٕ ژور چھُس بہٕ وۄتھان لگ بگ گژھان چھُس بہٕ مَسجِد پاکس پؠٹھ تَتہِ چھُس بہٕ فجر ادا کَرَان فجر ادا کَرنہٕ بعد چھُس بہٕ کینٛہہ ٹایم مَسجِد منٛز أسۍ سٕپینٛڈ کَرَان کینٛہہ ٹایِم تھوڑا دُعا چھِ منٛگَان اللہ تعالیٰ ہَس یا قُرانٕچ تِلاوَتھ چھِ کَران امہِ پَتہٕ چھِ أسۍ کٲم کَرَان أسۍ چھِ نیرَان اَپٲری گژھان چھِ أسۍ کانٛدٕرۍ وانَس پؠٹھ ژوٚٹ اَننہٕ خٲطرٕ یَتھ حظ کٲشِر پٲٹھۍ صُبحن یَتھ ژوٚٹ چھِ أسۍ کٔشیٖرِ منٛز کھؠوان تَتھ چھِ وَنان لَواس لواز چھِ أسۍ کَنزیوٗم کَرَان سۄ چھِ أسۍ کانٛدروان پؠٹھ اَنان قاندروان پؠٹھ اوٚن مےٚ لَواس دیُت مےٚ پَننؠن پیرَنٹَن تہِ پانَس تہِ کھیوٚو مےٚ وۄتھُس بہٕ کوٚر مےٚ سران وان کوٚر مےٚ امہِ پَتہٕ چھِ أسۍ کٲم کَرَان برٛؠش کوٚر ٹیٖتھن درٛاے تھوڑا کوٚر واک تھوڑا واک کرنہٕ پتہٕ چھِ یِوَان اورٕ تہٕ کران چھِ پران چھِ تھوڑا گنٹَن دۄن گنٛٹن چھِ پَرَان ایٚگزام خٲطرٕ اَمہِ پَتہٕ چھِ أسۍ کٲم کران پتہٕ چھِ أسۍ پَننؠن باغن منٛز دِوان نظر پَننِس زِراعاتَس پؠٹھ دِوان نظر خبر خطرٕ ما چھُ کُنہِ ژوٗنٛٹھۍ کُلِس ژوٗنٛٹھۍ کار چھُ ییٚتہِ زیادٕ ژوٗنٛٹھۍ کُلِس ما خطرٕ کینٛہہ گگُر مہ لوٚگ سِکیب مہ آیہِ اگر یہِ یِم کامیاز گَم تیٚلہِ چھِ أسۍ یِمَن اگر گُڑ آسہِ لوٚگمُت تَتھ چھِ أسۍ دَوا کَرَان یا سِکیب آسہِ ٲمٕژ تَتھ چھِ أسۍ تِم تِتھٕے پرٛکاشن تُلان تَتھ چھِ أسۍ دوا دِوان تَمہِ پَتہٕ چھِ أسۍ واپَس یِواان توتان چھِ آسان بَتہٕ موقعہٕ ووتمُت اَکھ بَجے اَکھ بَجے چھِ أسۍ بَتہٕ کھؠوان بَتہٕ پَتہٕ چھِ أسۍ بیٚیہِ سودٕ اکھ گژھان نؠماز پَرنہِ ڈۄڈ بَجے چھِ لگان نؠماز تہٕ پَتہٕ چھِ أسۍ تورٕ یِوان واپَس تھوڑا آرام کَرَان اِنسان تھوڑا رِلیکٕس گژھنہٕ خٲطرٕ اَمہِ پَتہٕ چھُ بیٚیہِ تھوڑا وۄتھان بُتھ وُتھ چھَلَان اَصٕل پٲٹھۍ بیٚیہِ چھُ لاگان پَنُن پَرُن اَمہِ پَتہٕ چھُ پؠوان بیٚیہِ نِمازِ ہُنٛد ٹایم واتان اَصرِ ہُنٛد ٹایم چھُ واتان اَصر کٔر اَدا تہٕ امہِ پَتہٕ چھِ أسۍ گاسہٕ انان گُپنن خٲطرٕ گُپن چھِ گرن منٛز آسان پرؠتھ کٲنٛسہِ اِنسانَس گُپنن خٲطرٕ چھُ گاسہٕ انان اورٕ چھِ یِوان تہٕ تہٕ گژھان چھِ کرکٹ گِنٛدنہِ تھوڑا چھُ انسانس پرنس سۭتۍ سۭتۍ گِنٛدنُک تہِ خیال پؠوان کرُن گنٛدُن گِنٛدان چھِ أسۍ تھوڑا بیٹ چھُس سُہ کِرکَٹ چھِ أسۍ زیادٕ پَسنٛد کَرَان کِرکَٹ چھِ أسۍ گِنٛدَان شام تانۍ شام چھُ شامَس چھُ واتان گرٕ اِنسان شامَس چھُ پَتہٕ نِماز ادا کَران بیٚیہِ چھُ یِہوے رُٹیٖن پَتہٕ چھِ نیران پَننِس فرٛینٛڈ سٔرکٕلَس سۭتۍ کران چھِ کُنہِ جایہِ رِلیکٕس أسۍ چھِ اَسہِ چھُ گامہٕ منٛز اکھ کۄل وَسان کۄلہِ بٔٹھِس پؠٹھ چھِ أسۍ بیٚہوان تمہِ ساتہٕ چھِ آسان ٹھنٛڈٕ ہوا پَکان تَپٲرۍ چھِ أسۍ اؠنجاے کران تتؠن تہِ موٗمؠنٛٹ چھِ أسۍ اِکٹھ گُزاران تِکیازِ فرٛؠنٛڈ چھِ سانہِ زندگی منٛز واریاہ اکھ أہم رول اَدا کَران تَمہِ پَتہٕ چھِ أسۍ بیٚیہِ گرٕ واتان گرٕ تمہِ پَتہٕ چھِ أسۍ بیٚیہِ مَسجِد پاکَس کُن گژھان تمہِ پتہٕ چھِ أسۍ آ ایٖشا نِماز اَدا کَران ایٖشا نِماز اَدا کَرنہٕ پَتہٕ چھِ أسۍ گَرٕ واتان بیٚیہِ گَرِ چھِ بَتہٕ کھؠوان کالچَنُک بَتہٕ چھِ کھؠوان اَمہِ پَتہٕ چھِ أسۍ بیٚیہِ شۄنٛگان یِہوے یارَن دوستَن سۭتۍ فرٛؠنٛڈَن سۭتۍ کَتھ کَرٕنۍ یا میسیج کَرٕنۍ یا مطلب ریٖلہٕ وٕچھنہٕ یا فیس بُک چَلاوٕنۍ یا وَٹساَپَس پؠٹھ وٕچھُن ڈے ٹُو ڈے لایفہِ مُتعلِق زانُن تہٕ دُنیاہَس منٛز کیاہ چھُ گژھان یا سانہِ کٔشیٖرِ منٛز کیاہ چھُ گژھان سٲنِس ہِندوستانَس منٛز کیٛاہ چھُ گژھان یہِ چھِ أسۍ اَمِچ نالیج تُلان اَمِچ اِنفارمیشَن بَناوان یہِ چھُس بہٕ پَننہِ کِتابہِ پؠٹھ لیکھان کَرَنٹ ایٚفٲرٕس چھِ یِتھٕے پٲٹھۍ بَنان تہٕ یِم چھِ مےٚ ضوٚرَتھ لَگان ایٚگزامَس خٲطرٕ